وعلیکُم السلام شُکُر شُکُر تُہۍ چھُو حظ ٹھیٖک بِلکُل آ بِلکُل بِلکُل زٔمیٖن چھِ کٕنُن یہِ چھُ دَہ کَنال بِلکُل وَتھ چھےٚ برابر یہِ چھُ آن روڈ زٔمیٖن سایٹہِ پٮ۪ٹھ لوکیشَن نہ یہِ چھُ مارکیٹ پٕلیس چھُ مارکیٹ پٕلیس چھُ تَتھ پٮ۪ٹھ چھُ یہِ خٲلی ترٛےٚ ہَتھ میٖٹر دوٗر

روڈ کَنٮ۪کٹ چھُ برابر حظ آ اکھ اَکھ یِوان اَتھ یَپٲرۍ وٮ۪سٹ سایڈٕ تہٕ بیٛاکھ چھُس مین روڈ چھُ اَسہِ یِوان یُس کَنٮ۪کٹ چھُ گژھان بٔتھِ سُرگوپھٲرِس سۭتۍ بیٛاکھ چھُ تَپٲرۍ یِوان تہٕ دۄنوَے چھِ پَتہٕ بٔتھِ گژھان نیشنَل ہاے وییَس سۭتۍ کَنٮ۪کٹ یِم یِم سایڈ پٕلاٹ ہاٹیٖکَلچر پٔرپَز خٲطرٕ تہِ بہتر تہٕ سایڈ پٕلاٹ تہِ

بِلکُل یَتھ حظ چھُ ییٚمہِ برٛونٛہہ گوٚمُت ییٚمہِ برٛونٛٹھ چھُ اَتھ کوٚرمُت سودا اوترَے رِسٮ۪نٹلی چھُ اَتھ گوٚمُت سودا أکِس جایہِ أتھۍ نزدیٖک بِلکُل پَتہٕ گٔے ڈاے لَچھ رۄپیہِ گٔے سُہ پٔر مَرلہٕ بِلکُل حظ اکھ زٕ ہٮ۪لو ییٚمہِ برٛونٛہہ چھُ کُنمُت آ تٔتھۍ أتھۍ آس پاسٕے کَمٕے ڈِسٹَنس پٮ۪ٹھ بِلکُل حظ تۄہہِ چھُو یہِ پنٛنہِ خٲطرٕ کِنہٕ تۄہہِ چھُوٕ بٕتھِ کانٛہہ کَسٹٕمَر اَتھ اَچھا بیٚیِس خٲطرٕ تِمَن چھےٚ سٲرٕے ہیوٚن یہِ زٔمیٖن ضوٚرَتھ کِنہٕ اَمیُک کیٚنہہ نٮ۪صبٕے دَہوَے کَنال چلو کیٚنہہ چھُنہٕ تُہۍ ؤنۍزیو تٔمِس مطلب یہِ چھِ اَتِتھَس مارکیٹ پرٛایِس چھُ اَتھ وٕنۍکٮ۪س یِہوٚے مارکیٹ کہِ حِساب چھُ وٕنۍکٮ۪س یَتھ یِہوٚے ریٹ تقریٖباً گژھِ یہِ ڈاے لَچھ رۄپیہِ چھُ اوترَے گوٚمُت أندۍ پٔکۍ تہٕ یہِ تہِ گژھِ تقریٖباً أتھۍ ریٹَس ڈاے لَچھ رۄپیہِ پٔر گژھِ واریاہ رَقَم اَمہِ موٗجوٗب وَنیمو تۄہہِ مےٚ تۄہہِ چھُوا تٔمِس چھا أڑہن ضوٚرتھ کِنہٕ سٲرٕے ہن چھَس ضوٚرتھ سٲرٕے ہن بِلکُل تَتھ چھا بٕتھِ کَسٹٕمر اَکوے کِنہٕ یہِ چھِ باڈی کانٛہہ

بِلکُل نہ اَتھ ہَے گژھِ ییٚمہِ حِسابہٕ رَقَم آسہِ تَمہِ حِسابہٕ گژھن اِنسٹالمٮ۪نٛٹ یہِ گژھِ تقریٖباً پانٛژھ کَرور رۄپیہِ گژھِ یہِ تقریٖباً بِلکُل بِلکُل اِنسٹالمٮ۪نٛٹ گٔژھِتھ باقی یِمَن ترٛےٚ تہِ یا ژور تہِ گژھن سُہ تہِ چھُنہٕ مَسلہٕ کیٚنہہ اَلبتہ کیٚنہہ تھاوَو أسۍ ٹایم تھاووس محدوٗد وقت تھاوہوس زٕ رٮ۪تھ یا ترٛےٚ رٮ۪تھ پانٛژھ اِنسٹالمٮ۪نٛٹ تہِ اَگرَے گژھِنس اَلبتہ ڈاوُن پیمٮ۪نٛٹ چھِ کَرُن کَم اَز کَم وُہ پٔرسنٛٹ وٕنۍکٮ۪س بِلکُل تہِ ہیٚکِوُس کٔرِتھ تۄہہِ چھُو پَتہٕ پانَس تام مطلب میکسِمم گژھٮ۪س پانٛژھ اَلبتہ ڈاوُن پیمٮ۪نٛٹ گژھِ وُہ پٔرسنٛٹ آسُن اَدٕ ٹھیٖک چھُ کیٚنہہ چھُنہٕ پَرواے ییٚلہِ تَمۍ منٛز تہِ تٔمِس گژھِ کیٚنہہ چھُنہٕ بِلکُل بِلکُل صٮحیح سُہِ گژھِ سورُے اَتھ چھِ کاغذ سٲری تیار تہٕ تُہۍ ہیٚکِو پرٛاپٔٹی بَینام تہِ کٔرِتھ اَصٕل پٲٹھۍ تیٚلہِ چھُنہٕ پَرواے تُہۍ کٔرِو سودا گۄڈٕ تٔمِس سۭتۍ ییٚلہِ سُہ وَنیو آنٛکار کَرِ تہٕ ٲش کٔرِتھ یہِ سا عدالتَس پٮ۪ٹھ کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ پَرواے بہٕ چھُس یورَے رٮ۪ڈی تہٕ کیٚنہہ چھُنہٕ ییٚمہِ ساتہٕ سُہ اٮ۪ویلیبٕل گژھِ تَمہِ ساتہٕ گژھو أسۍ کوٹَس پٮ۪ٹھ ژٔندٕروارِ دۄہ روزِ بہتر ٹھیٖک چھُ ٹھیٖک چھُ تیٚلہِ چھُنہٕ چلو کیٚنہہ چھُنہٕ السلام علیکُم